مےٚ اوس اکھ ہینٛڈ بیگ آرڈر کَرنومُت تہٕ سُہ اوس وارِیاہ زیادٕ اَصٕل تہٕ بیٚیہِ اوس تَتھ مٔٹیٖریَل تہِ اَصٕل سُہ اوس لٮ۪درُک تَتھ ٲس تھوڑا قۭمَتھ زیادٕ مگر سُہ اوس وارِیاہ زیادٕ اَصٕل تہٕ مےٚ درٛاو تَتھ وارِیاہ ٹایم تہٕ بہٕ چھُس وٕنہِ تہِ تَتھ یوٗز کَران تہٕ کَلَر تہِ چھِ تَتھ بَڑجان